ہیٚلو اَلسَلامُ علیکُم مےٚ چھُ ناو اعجاز احمد کھانٛڈے مےٚ چھُ گَھرِ واریاہ بوٚڑ کھاہ اَگر مےٚ مان ژٕ فرٛے مِثال کہِ بہٕ فرٛیٚس مےٚ چھَنہٕ مان ژٕ ایٚمیُک پَتہ چھَنہٕ مےٚ کیٚنٛہہ بہٕ کٕتھ کٔنۍ روٗ فرٛیٚس مےٚ چھُ وَنُن پتہِ کٲنٛسہِ بُزَرگَس وَنُن ییٚتیٚن بہٕ کٕتھ کٔنۍ روٗ یِم حٲج صٲب فرٛیٚس آز چھا ٹایِم ٹھیٖک بہٕ ہیٚکاہ یِم فرٛیٚس رُیِتھ کِنہٕ نہٕ پَتہٕ چھُ وَنان سُہ مےٚ اوا آز چھُ ٹایم ٹھیٖک اوا آز ہیٚکیٚکھ ژٕ رُیِتھ اَگر نہٕ ووٚنُن تیٚلہِ ہیٚکو نہٕ رُیِتھ کیٚنٛہہ پَتہٕ چھِ آسان مےٚ کُنہٕ دۄہ ٲلوٕ کُلۍ رُوٕنۍ مےٚ چھِ گَھرِ مےٚ چھِ گَھرِ موج بہٕ چھُس تٔمسٕے وَنان ماجہِ تٔمِس چھِ پَے مان ژٕ ٲلوٕ کٕتھ کٔنۍ رُوُن کَر چھِ رُوُن کمہِ دۄہ چھِ رُوُن یِمَن چھا آز ٹایم رُونُک کِنہٕ تُہۍ ؤنِو مےٚ پَتہٕ چھِ یِتھَے کٲٹھۍ مےٚ گَرِ ٹَماٹَر رُوٕنۍ بہٕ چھُس وَنان ماجہِ پننہِ ٹَماٹَر چھِ رُوٕنۍ یِم کِتھ کٔنۍ رُوُوٗ أسۍ سۄ دَپان اوا پَتہٕ چھُس بہٕ نیران سۄ دَپان اوا نیر رُو کیٚنٛہہ چھُنہٕ پَرواے آز ہیٚکو رُیِتھ یِتھَے کٲٹھۍ چھِ مےٚ گَھرِ مَٹر کُلۍ مَٹر بہٕ چھُس دَپان ماجہِ مَٹر ہیٚکاہ بہٕ رُیِتھ آز سۄ دپان اوا نیر رُو کیٚنٛہہ چھُنہٕ آز ہیٚکو رُیِتھ اَکہِ ساتہٕ دوٚپ مےٚ ماجہِ بہٕ ہیٚکاہ ہُم رُیِتھ گَنٛڈٕ تمہِ دۄہ اوٗس وَندٕ تٔمۍ دوٚپ نَہ آز چھُ وَنٛدٕ آز ہیٚکیٚکھ نہٕ ژٕ ما باورٕ گوٚمُت آز ہیٚکیٚکھ نہٕ ژٕ گَنٛڈٕ رُیِتھ آز ہیٚکیٚکھ نہٕ گَنٛڈ ژٕ رُیِتھ کیٚنٛہہ ژٕ ہیٚکَیٚکھ بہارَس منٛز رُیِتھ گَنٛڈٕ آز چھُنہٕ یِمَن ہُنٛد ٹایمٕے نَہ سیٖزنٕے یِمَن گَنٛڈَن ہُنٛد یِمن لَگہِ کَم از کَم وُنہِ ریٚتھ زٕ ژوٗر اَدٕ ہیٚکیٚکھ ژٕ رُیِتھ بَہارَس منٛز گَنٛڈٕ مےٚ گوٚو وۄنۍ ریٚتھ مان ژٕ ہیٚچھان سارنٕے ووٚن مےٚ یہِ حٲج صٲبَن وٲج صٲبَن یِمَن بٕڑَن لنٛگیٚن وَنٛگیٚن ووٚن مےٚ وۄنۍ چھُ مےٚ ٹایم روٗدمُت واریاہ یاد وۄنۍ چھُ مےٚ یُہوے دیٚماغَس منٛز یُہوے ٹایم تھاو بہٕ یاد اَگر مےٚ وَنہِ آز فرٛیٚس کَر رُوُن بہٕ ہیٚکہٕ یَکدَم بہٕ ہیٚکہٕ یَکدَم ؤنِتھ مےٚ دَپہِ کانٛہہ ٲلوٕ کر رُوُن بہٕ ہیٚکہٕ یَکدَم وَنتھ مےٚ دَپہِ گَنٛڈ کَر رُوٕنۍ بہٕ ہیٚکہٕ یَکدَم ؤنِتھ مےٚ دَپہِ کانٛہہ ٹماٹَر کَر رُوٕنۍ بہٕ ہیٚکہٕ یَکدَم ؤنِتھ مان ژٕ تٔمِس یِم کَر چھِ رُوٕنۍ کیٛاہ کِتھ کٲٹھۍ چھِ رُوٕنۍ کَر چھِ رُوٕنۍ پَتہٕ چھِ ٲلوٕ وٲلوٕ تہِ ہیٚکہٕ بہٕ ؤنِتھ اصٕل پٲٹھۍ یِم کٕتھ کٔنۍ چھِ رُوٕنۍ کَتھ ٹایمَس منٛز چھِ رُوٕنۍ کُس دۄہ آسہِ ییٚمہِ دۄہ سُہ رُوٕنۍ آسیٚن